اَلسلامُ علیکُم مےٚ چھِ ناو عشرَت اَگر مےٚ مِلہِ موقعہٕ دُنیاہَس منٛز کُنہِ جایہِ گژھٕنُک ییٖتِس دُنیاہَس منٛز تہِ وَنہٕ بہٕ گووا تہِ بیٚیہِ کَشمیٖر تِکیٛازِ کہِ یِم دۄنوَے جایہِ چھِ واریاہ زیادٕ خوٗبصوٗرَت أسۍ چھِ کَشِیٖرٕکۍ روزان وٲلۍ مَگر سٲرٕے کٔشیٖر چھِنہٕ اسہِ وٕچھِنہٕ یِوان کِہِنۍ تہِ نہٕ تِکیٛازِ کہِ کَشمیٖر چھِ واریاہ بوٚڈ تہٕ واریاہ جایہِ چھِ اَتھ منٛز یِم وٕچھِنہٕ لایِق چھِ پوٗرٕ دُنیاہَس منٛز چھِ مےٚ یِمَن دۄن جایَن یِم پوٚ یِم زٕ جایہِ وٕچھٕنُک شوق کٔشیٖر سٲرٕے تہٕ بیٚیہِ گوٚوا گَژھٕنُک مےٚ چھِنہٕ گوٚوا وٕچھمُت کِہیٖنۍ مگر مےٚ چھُ بوٗزمُت کہ یُس گوٚوا چھِ سُہ چھِ واریاہ زیادٕ خوٗبصوٗرَت تور تہِ چھِ واریاہ ٹوٗرِشٹ گژھان یِتھ کَنٮ۪تھ یور کٔشیٖر منٛز واریاہ ٹوٗرِشٹ یِوان چھِ تہٕ کٔشیٖر چھِ تمہِ سۭتۍ مٔزیٖد خوٗبصوٗرَت بنان کٔشیٖر منٛز چھِ واریاہ جایہِ یِم بہٕ یَژھان چھس وٕچھٕنہِ پہلگام گُلمرگ بابا ریٖشی گُریس واریاہ جایہِ چھِ تِم نِشاط شالہٕ مور یِم نہٕ مےٚ وٕچھمٔژ چھِ کِہیٖنۍ یِمَن سٲلِمَن جایَن وٮ۪س چھَس بہٕ وٮ۪ژھان گَژھُن اگر مےٚ موقعہٕ مِلہِ کُنہِ جایہِ وٲرلڈٕ ٹوٗرَس منٛز ٹوٗرَس گژھنُک یِم واریاہ زیادٕ خوٗبصوٗرت تہٕ اَتہِ چھِ واریاہ ٹوٗرِشٹ آسان کٔشیٖر چھِ یِوان وَنہٕ جنتِ بے نظیٖر تِکیٛازِ کہِ اتہِ چھِ ہر کانٛہہ قٔسٕمُک کُلۍ زٲژ آسان موجوٗد تہٕ بیٚیہِ چھِ اَتہِ واریاہ ٹوٗرِشٹ تہِ یِوان ییٚمہِ سۭتۍ سٲنۍ کٔشیٖر واریاہ زیادٕ خوٗبصوٗرَت گژھان چھِ اَمہِ علاوٕ چھِ وٮ۪ژھان بہٕ دُبَے گَژھُن کیٛازِ کہِ دُبِیہِ منٛز تہِ چھِ واریاہ زیادٕ اصٕل موسَم روزان جوٚم گژھٕنُک تہِ چھِ مےٚ واریاہ شوق یِم چھِ تِمہٕ جایہِ یِمَن جایَن اِنسانَس پَزِ گَژھُن تہٕ پَنُن پان اٮ۪نجاے کَرٕنۍ پَنٛنہِ زنٛدگی منٛز اٮ۪نجاے کَرٕنۍ چھِ واریاہ خوبصوٗرَت جایہِ